ہِندُستانُک یُس زَن اِتحاس چھِ یُس زَن ییٚمیُک پَتھ کول چھُ سُہ چھُ واریاہ پرون سُہ چھُ واتان بَرابَر اِنڈَس ویلی سِوِلَیزیشنہِ تام یُس زَن گۄڈنِچ سِوِلَیزیشَن ٲس ہَرَاپَن وَغیرہ وَغیرہ تہٕ یِتھے پٲٹھۍ فاینلی وَنہٕ بہٕ کُلَس پیٚٹھ وٲژ یہِ أکِس اَتھ سٹیجَس پیٹھ ییٚتہِ زَن یہِ کیاہ چھِس وَنان پَنُن اکھ ایریا اوس آسان أکِس بادشَہَس اَنڈَر بیاکھ بادشاہ بیاکھ ایریا اوس آسان بیٚیِس بادشَہَس اَنڈَر یِتھے پٲٹھۍ ٲسۍ چَلان کوٚمنٹی رول اوس یا رِجَنَس مَنٛز اوس آسان رول یِتھے پٲٹھۍ چَلاَن تہٕ فاینَلی گے کٲم پَتہٕ اکھ وقٕت ووت ییٚلہِ زَن یہِ یَتھ کوٚر پَتہٕ کٲم چولاز بیترِ ٲسۍ تِم پانڈَوز ٲسۍ یا موریَن ایٚمپَیَر آے گُپتا ڈَیناسٹی آے یِتھے پٲٹھۍ آے پَتہٕ ڈَیناسٹی آے پَتہٕ آے باقی ووت یہِ لَگ بَگ لَگ بَگ ووت یہِ پَنٛدَہ شَتَس مَنٛز یا ژوٚدَہہ شَتَس مَنٛز ییٚلہِ موٚغَل اَصل پٲٹھۍ آے تہٕ موٚغَلَو بَنوو پَتہٕ یہِ اَلَگ اکھ ایریا اکھ یَتھ پیٚٹھٔ زن سٲرسی پیٚٹھ حُکوٗمَت کٔر اور تَتی پیٚٹھ چھُ گَژھان یہِ شُروع زِ یُتھے یِم موٚغَل آے تہٕ پَتہ وار وار وار وار وٲتۍ یور پَتہٕ انٛگریز اَنٛگریزَو تہٕ لٲجۍ پَتہٕ یتھ پٲٹھۍ حُکُوٗمَت کَرٕن اکھ مُلُک سَمجِتھ مَگَر ہِندُستانَس اوس امہِ برونٛہہ یہِ اوس نہٕ ہِندُستان یُتُے کینٛہہ یوٗتَہہ یہِ آز چھُ بلکہِ اوس اتھ مَنٛز یُس زَن وِنکٮ۪س پٲکِستان چھُ سُہ تہِ اوس أتھۍ سۭتۍ اَفگٲنِستان تہِ اوس أتھ سۭتۍ ہُپٲرۍ اوس بَنٛگلادیش تہِ أتھ سۭتۍ یہِ زَن بَرما چھِ وَنان سُہ تہِ اوس ہِندُستانکُے پاٹ حِصہِ تہٕ یِتھے پٲٹھۍ اوس یہِ لَگ بَگ سورُے ہِندُستانے اتھ ٲسۍ وَنان اَکھنٛڈ بھارَت یَتھ ٲسۍ آز چھِ وَنان اَکھنٛڈ بھارَت مَطلَب یِم سٲری مُلُک سوٚمبرٲیِتھ اوس ہِندُستان یِوان اَتھ پیٚٹھ چھُ ساروی اَنٛگریزو موٚغلَو کوٚرمُت روٗل اتھ پیٚٹھ پَتہٕ ہَسہَا کٔر یُتھے وۄنۍ یِم اَنٛگریز وَنٛگریز آے موٚغَل مۄٚکلے وٲتۍ لوگ اَنٛگریزو روٗل کَرُن تِہُنٛد یُس زَن یہِ دورِ حُکوٗمَت اوس یہِ چَلیو لَگ بَگ دۄن ڈایَن ہَتَن ؤریَن اور تمہِ پَتہٕ لٲج ہِندُستانَن کَرٕنۍ کوشِش یہِ اکھ سُہ مُلکُک یُس زَن اکھ سونٛچ چھُ یِمَن مَنٛز پٲدٕ گوٚو اکھ آزٲدی ہُند سونٛچ گوٚو پٲدٕ اتِحاد آو لُکَن مَنٛز ییٚلہِ اَنٛگریزَو ظُلُم کٔر زیادٕ اِتِحاد آو لُکَن مَنٛز اور تمہِ پَتہٕ ہَسہَ کٔرٕکھ کٲم بَنٲو یِمو واریاہ یِتھ پٲٹھۍ زَن اے او ہیوم اوس تمۍ بَنٲو اِنڈیَن نیشنَل کانٛگریٚس اَردَہہ شَتھ تہٕ پانٛژھ شیٖتَس مَنٛز اور سۄے اے او ہیومٕنۍ سۄ کانٛگریٚس بَنے پَتہٕ یتھ مَنٛز پَتہٕ بٔڈۍ بٔڈۍ لیٖڈَر ٲسۍ یا زَن مَنٛز اوس مَہاتما گانٛدی تہٕ آو تمیُک پاٹ جَواہَر لال نہروٗ اوس تمیُک پاٹ حِصہِ یِم زَن بٔڈۍ بٔڈۍ قَداوار لیڈَر ٲسۍ یِم ٲسۍ تَتھ مَنٛز یِوان یِتھے پٲٹھۍ ٲسۍ باقی تہِ وۄنۍ اَگَر تُہۍ ؤنِومیانہِ خٲطرٕ کُس موٗمنٹ چھُ سُہ ییٚمہِ ساتہٕ زن بہٕ فخٕر چھُس کَران ہِندُستان کِس یَتھ پیٚٹھ مےٚ چھُ باسان ہِندُستانَس کہِ آزٲدی چھِ

ییٚتِچ یُۄس زَن ڈایورسٹی ٲس سۄ قٲیِم روزٕنۍ اور پَتہٕ اکھ سۄ یونِٹی پٲدٕ گَژھٕنۍ لُکَن مَنٛز سۄ چھِ فخرُک اکھ مَقام اور یُس زَن لیٖڈَر تُہۍ ؤنِو لیٖڈَر چھ مےٚ باسان آزاد بوس بوس اوس مےٚ باسان بہترین لیٖڈَر بوسَس ہیو لیٖڈَر باسیوو نہٕ مےٚ کانٛہہ تہِ مےٚ باسیوو تمۍ کٔر تمہِ آیہِ کٲم کہِ شایَد بے سٕنٛز گاندے جی اوس بہتَریٖن لیٖڈَر اوس قَداوار لیٖڈَر اوس جانا مانا مَگَر یوٗتاہ بوس بوس اوس لیٖڈَر مےٚ باسان زَن تہِ مِلیو نہٕ تمِس تمہِ آیہِ سُہ روٗد اَنڈَر رہٹِڈ تھوڑا سُہ اوس زَبَردس لیٖڈَر زَبَردست لیٖڈَر تمۍ کٔر مَطلَب زَبَردس ڈِپلومیٹ اوس سُہ زَبَردَس سونٛچ ٲس تمِن ہُپٲرۍ اوس پَڑا لِکھا تہِ جَواہَر لال نہروٗ تِم تہِ ٲس زَبَردس زَبَردس لیٖڈَر واجپایی اوس اَصل لیٖڈَر تمہ پَتہ چھُ مےٚ باسان مَنموہَن سِنٛگھ سُہ اوس زَبَردَس وِنکٮ۪س ونو تُہۍ مےٚ چھُ باسان راہُل گانٛدیَس ہیو لیٖڈَر چھُ نہٕ راہُل گانٛدی چھُ اکھ بہترین نَفَر زَبَردَس زانان زانان وول نَفَر اور بے چھُ سُہ بَرابَر لُکَن سۭتۍ کَنٹیٚکٹَس مَنٛز وٕنکٮ۪س چھُ مےٚ باسان یہِ باقی گو اَردَہہ شَتھ تہٕ سَتوَنزٕہٕچ یۄس لَڑٲے ٲس یَتھ زَن سِپوے میٚوٹِنِی تہِ چھِ وَنان رِوولٹ آف ایٚٹیٖن ہَنٛڈریٚڈ فِفٹی سیٚوَن تہِ چھِ وَنان سۄ ٲس زَبَردَس اکھ لَڑٲے یۄس مےٚ باسان چھِ زَن تمۍ کوٚر اِتحاد قٲیِم لُکَن مَنٛز تمو بَنٲے اکھ چاہے ہِندو ٲسۍ یا مُسلم ٲسی یا سِکھ ٲسۍ یا عیسٲے ٲسۍ یِم ٲسۍ تِم یِم آے یِکوۄٹ یِم سَمیٚیہِ یِکوۄٹ ہِگجَہہ رَلیٚیہِ یِم ہِگجَہہ رَلنہٕ پَتہ ہیٚوک یِمو تہِ کٔرِتھ یَتھ أسۍ پَتہ لاشٹَس آزٲدی یۄس اَسہِ کُنوُہہ شَتھ سَتتٲجیَس مَنٛز مِلے